زایقہ ریٚسٹورنٹَس چھَس بہٕ آرڈر دِوان روگَن جوش رستہ کباب میٚتھ یُس اسی نَزدیٖک چھُ درگاہہِ شریٖفَس نش میون ایٚڈرس چھُ کھِرَم دُر پورہ نیر مَسجِدِ تَقویٰ ہَس نِش